اننت ناگس منٛز چھُ واریاہ تعلیٖمی ادارٕ قٲیِم کرنہٕ آمٕتۍ یتھ منٛز واریاہ گورمینٹ ہاے سکوٗل ہایر سیکنڈری سکوٗلز کالیجز تہٕ یوٗنیورسٹیٖز یِوان چھِ یِمو منٛز چھُ گورمینٹ ہایر سیکنڈری سکوٗل سری گفوارہ گورمینٹ ڈگری کالیج بیجبہارا گورمینٹ ڈگری کالیج کھنبل گورمینٹ وٗمنٕز کالیج اننت ناگ یِمن اِنسٹِٹیوٗشنن منٛز چھِ واریاہ کم فیٖس چارٕج کرنہٕ یِوان یُس زن پرٛؠتھ کانٛہہ سٹوٗڈنٛٹ ایفٲڈ چھُ کٔرِتھ ہؠکان یِمن انسٹِٹیوٗشنن منٛز چھِ واریاہ کورسِز تہٕ سبجکٹٕس پرناونہٕ یِوان مثلن آٹس سِٹریٖم منٛز چھِ پُلٹِکل ساینس جوگرافی ایجوکیشن انگلش فِزِکل ایجوکیشن تہٕ بیٚیہِ واریاہ سبجکٹٕس یِوان میڈکل اینڈ نان میڈِکلس منٛز چھِ فِزِکس کیمسٹری بیالجی میتھمیٹِکس تہٕ واریاہ بیٚیہِ سبجکٹٕس یِوان امہِ علاوٕ چھِ واریاہ کورسِز یِمن اِنسٹِٹیوٗشنن منٛز پرناونہٕ یِوان مثلن بی ٹیک ایم ٹیک ڈیٹا ساینس ڈزاسٹر منیجمینٹ تہٕ بیٚیہِ واریاہ